ہیلو اسلام علیکُم تُہۍ چھِو زیُن چھُو حظ تۄہہِ اَتی مےٚ حظ ٲسۍ زِنۍ کویِنٹَل پانٛژھ شےٚ ضروٗرَتھ آ مےٚ حظ ٲسۍ تُندوٗرَس خٲطرٕ وۄنۍ حظ یِمو بہٕ تیٚلہِ جُمعہ دۄہ آ جُمہٕے دۄہ حظ یِمَے بہٕ ژورِ بَجہِ اَدٕ کیٛاہ السلامُ علیکُم